گاڈ یۄس زَن فیورِٹ چھِ لُکَن مَنٛز سۄ گٔے کٲشِر فِش یتھ زَن وَنٲنی چھِ کٲشِر فِش یۄس زَن ییٚتہِ واٹَر باڈیٖزَن مَنٛز کھَسان چھِ یِمَن زَن دٔریابن وَغیرہ مَنٛز ڈَل لیک چھُ مانَسبَل چھُ وُلَر چھُ تَتھ گاڈِ چھِ وَنٲنی کٲشر کٲشِر گاڈ چھِ آسان یِم زَن سکیلٕز چھِ آسان سُہ چھُ آسان تھوڑا بلیکِش پیٹھٕ بیٚیہِ چھِ سۄ آسان تھوڑا لَکٹی موٚٹی پَہَن سۄ چھےٚ نیٹِو کٔشیٖر ہٕنٛزٕے گاڈ تَوَے چھِ تَتھ وَنان کٲشٕر گاڈٕے تَتھ چھُ آسان بَڑٕ مَزٕ بہتریٖن مَزٕ چھُ آسان یۄس زَن بیاکھ گاڈ چھِ یور واتان تَتھ چھِ وَنان سَمندری گاڈ نیٚبرِم زَن یا بیاکھ زَن واتان چھِ تِم بَجہِ گاڈٕ تِمَن چھِ بون لیٚس وَنان تِم تہِ چھِ حالانٛکہِ یِوان ییٚتہِ پَسَنٛد کَرنہٕ تَتھ چھِ یِوان واریاہ واریاہ ڈِشہِ بَناونہٕ بَٹ ایٚسپیٖشلی اَگَر أسۍ وٕچھو گَرَن مَنٛز کوٚس گاڈ چھِ یِوان رَننہٕ آزکَل سۄ گٔے کٲشِر گاڈ حالانٛکہِ یِہِنٛز پوپلیشَن گٔے واریاہ زیادٕ کَم وۄنۍ وۄنۍ چھِنہٕ یِوان یِم زیادٕ لَبنہٕ ییٚتہِ کینٛہہ نہَ چھِ یِم کھَسٲنی زیادٕ کیازِ کہِ یُہُنٛد ڈِکلاین گوٚو واریاہ زیادٕ ڈیوٗ ٹُو پوٚلیوشَن پوٚلیوشَن کہِ وَجہَ سۭتۍ گٔے یِم واریاہ زیادٕ کَم خَتمٕے گٔے اِن اےٚ وے مَگَر وۄنۍ کُنہِ کُنہِ نِگیَٖس وِگیَٖس مَنٛز چھ وٕنہِ تہِ تَتھ چھِ وٕنہ واٹَر کالٹی ٹھیٖکھ ٹھاکھ تَتہِ چھِ یِوان یِم کھالنہٕ یا ڈَلَس مَنٛز چھ تھوڑا بہت یِوان یِم کھالنہٕ تہٕ یِم چھِ سپیٚشلی ییٚتھۍ کھَسان یِم گاڈٕ تہٕ یِمے چھِ یِوان ییٚتہِ کھالنہٕ تِتہٕ یِمے چھِ یِوان ییٚتہِ رَننہٕ تِتہٕ یِمَن چھِ واریاہ واریاہ ڈِش چھِ یِوان یِمَن بَناونہٕ کَران کَتھ سۭتۍ یِیہِ رَننہٕ ہاکھ گاڈٕ یا مُجن سۭتۍ چھِ یِوان رَننہٕ یا کینٛہہ چھِ کَران خٲلی فرایڈٕے یوت کھیٚون پَسَنٛد سو ڈِپنٛڈ کَران کہِ لُکھ کِتھ کنۍ کَرَن یہِ خۄش کھیوٚن بیاکھ گاڈ یُس زَن چھِ یتھ وَنان چھِ سَمَنٛدری گاڈ سۄ چھِ نیٚبرِم گاڈ سۄ چھِ نیٚبرٕ پیٹھ واتان فٕروزٕن تَتھ تہِ چھُ ٹھیٖک ٹھاک مَزٕ مَگَر تیوٗتاہ چھُنہٕ سُہ ییٚتہِ یِوان سُہ پَسَنٛد کَرنہٕ سۄ گاڈ کینٛہہ ییٖژاہ کٲشٕر گاڈ چھ یِوان ییٚتہِ پَسَنٛد کَرنہٕ